اَسلام وعلیکُم وَعلیکُم چھُ ؤنِو کٕنان اَدٕ کیٚنٛہہ نَہ چھُ اَسہِ حظ چھُ ییٚتی مارکٮ۪ٹ تھوڑا دوٗر کُنَتھ دُکان تہِ کُنہِ تہِ وِزِ گملہٕ چھِ آسان الگ تِم

کَمن چھِ وارِیاہ قٕسٕم گۄلابن تۄہہِ کُس ہیوٗ قٕسٕم چھُو ضوٚرَتھ اَچھا اَسہِ چھُ سورٕے ایویلیبٕل تُہۍ ییٖزیو کُنہِ وِزِ بہٕ وَنان گۄلابن چھِ أڑۍ چھِ تِم تھٔدۍ لۄکٕٹۍ بیڈل بیڈل

سُہ تِم تہِ

سٲری پوش چھِ تُہۍ ییٖزیو پگاہ تِم تہِ پوش تہِ چھِ ہر کانٛہہ قٕسٕم بہٕ یورَے وَنان تِم تہِ چھِ واریاہ پوش روزان تِم چھِنہٕ تِمن تِم چھنہٕ تِمن چھِ تَتہِ نیران بیٚیہِ چھِ تِم چھِ کُلۍ یِوان تِم چھِ آسان پوشہِ کُلۍ چھِ ییٚیہِ أکِس دون ؤرِین رُوٕنۍ کِہیٖنۍ نہٕ یِم چھِ پانَے یِوان پتہٕ

اٮ۪لو ویرا تہِ چھِ تِم تہِ چھِ کُلۍ تہِ چھِ تِمن تہِ چھِ وارِیاہ قٕسٕم بیٚیہِ چھِ بیٚیہِ چھُ اَسہِ گملہٕ تہِ اگر تۄہہِ ضوٚرَتھ تِم تہِ چھِ ڈٮ۪کۄریشنَن خٲطرِ چھِنَہ تِم گملہٕ تِم تہِ چھِ

تُہۍ یِیِو پتہٕ وٕچھو سٲری چیٖز پتہٕ نِیِو دِمو کنسیشن تہِ کَرو پتہٕ اَدٕ سا